وٕچھُو حظ تۄہہِ ووٚنو یہِ ٹھیٖک کَتھ مےٚ مۄکلو بٔہمہِ منٛز اِمتحان تہِ دیُٚت مےٚ تہٕ میون سَبجَکٹ اوس آرٹٕس گۄڈنِچی کَتھ یُس مےٚ گۄڈٕنِکِس گۄڈٕنِکِس نمبرَس پٮ۪ٹھ چھِ تھوٚومُت بہٕ چھُس یَژھان یَتھ لا یہِ لاہَس مںٛز ؤکیٖل یَژھان بَنُن یَتھ منٛز بہٕ یَتھ متلق یَتھ خٲطرٕ مےٚ اٮ۪کزام تہِ دیُٚت یُس زَن یُہُس اٮ۪نٹَرٛنس اٮ۪ن ٹی اٮ۪ن کوٚر سی وی ٹی تَتھ متلق خٲطرٕ چھُ مےٚ اٮ۪کزام دیُٚتمُت تہٕ تَتھ منٛز آے مےٚ اَکھ ہَتھ بَہہ پویِنٛٹ یُس زَن وۄنۍ سٮ۪نٹرٛل یوٗنیورسٹی منٛز اٮ۪پلاے چھُس یَژھان کَرُن ؤکیٖل بَننہٕ خٲطرٕ تہٕ دوٚیِم اوپشَن چھِ مےٚ أتھۍ منٛز تھوٚومُت یا تہِ چھِ مےٚ تھوٚومُت کَشمیٖر یوٗنیورسٹی منٛز اِنفارمیشَن ٹیکنالوجی یا کَمپیوٗٹرس منٛز کانٛہہ ڈِگری کَرٕنۍ تہٕ تَتھ سۭتۍ سۭتۍ چھُ مےٚ بٔرمٕژ بیٛاکھ یَتھ زَن گورمینٹ سِکیٖمٕے اَکھ چھِ یِوان یَتھ زَن أسۍ وَںان چھِ ای آیی سی ٹۍ یا پی اٮ۪م ٹرٛکلِس سکالرشِپ تَتھ تہِ چھُ مےٚ فارَم بوٚرمُت تہٕ تیٚمِچ رٮ۪جِسٹرٛیشَن تہِ کٔر مےٚ تہٕ تیٚلہِ کَرٕ بہٕ نٮ۪برٕ کَنۍ نٮ۪برَے کانٛہہ ڈِگری اَتھ آرٹَسَس منٛزٕے یا تہٕ کَرٕ ہِسٹرٛی منٛزَ نَتہٕ کَرٕ جِیوگرٛافی منٛز